یُس ہسا مےٚ اَمہِ ہایر مِکسرُک اکھ نیگیٹیو چیٖز باسیو سُہ باسیو مےٚ یٖی کہِ اَمہِ کِس موٹرس سۭتۍ یۄس یہِ راڑ کَنیکٹ چھِ آسان کٔرِتھ یۄس ہرٕ چھِ سٲرسٕے پَکناوان مَگر امہِ کَمپنی ہسا چھُ اتھ ترومُت ہیٚرِ کنۍ اکھ اتھ راڑِ پٮ۪ٹھ پٕلاسٹِک ٹایپُک اکھ فٔرمہٕ وَنو أسۍ یَتھ پٮ۪ٹھ پَتہٕ صٮبُحن اکھ بانہٕ چھُ بیہوان چاہے سُہ گِرینٛڈرُک آسہِ چاہے سُہ مِکسرُک آسہِ تہٕ ییٚمہِ ساتہٕ تہِ زَن یہِ راڑ چلان چھِ یہِ راڑ چھِ یِوان مطلب یہِ چھِ گٔہہ یِوان یہِ چھِ گٔہہ اَنان اتھ پٕلاسٹِکس اَتھ چیٖزَس سُہ ہسا باسیو مےٚ اَتھ منٛز نیگیٹِو چیٖز یہِ ہسا چھُ پیوان پَتہٕ اَتھ ٹاے وقفہٕ پتہٕ وقفہٕ بدلاوُن